کٲشِر زبانہِ منٛز چھُ یِوان وَننہٕ ہے یہِ ہسا چھِ اسہِ کٲشِر زبان سَخ مگر تِژھ کَتھ چھَنہٕ کیٚنٛہہ اگر وُچھان چھِ روزان کٲشِر زبان چھِ واریاہ مطلب وَنو کہِ سَخ سہل تہِ چھَنہٕ کیٚنٛہہ البتہ اَتھ چھِ واریاہ فرق اَتھ چھِ تھوڑا تَمہِ آیہِ ہیٚچھُن پیٚوان کہِ اِنسان ہیٚکہِ کانٛہہ کانٛہہ حِساب کِتاب وُچھِتھ اِنسانَس چھُ طور طریٖقہٕ وُچھُن کٲشِر زبانہِ منٛز چھُ یِوان وَننہٕ کہِ یہِ چھَنہٕ یہِ چھِ ٲں أڑۍ چھِ ونان یہِ چھِ سَنسکرت پٮ۪ٹھہٕ أڑۍ چھِ ونان یہِ چھِ اُردو أڑۍ چھِ وَنان کیٛہتام مگر یہِ چھُ اَتھ منٛز چھُ پہٲڑی زَبانہِ ہُنٛد تیٛتھ رژھہِ ہینہ اَکھ فرق پیٚوان تہٕ کٲشِر زبان یۄس چھِ یِم یِم أڑۍ چھِ کیٛاہ کَران أڑۍ چھِنہٕ بَچَن ہیٚچھناوان کٲشِر زَبانٕے دَپان چھِکھ تُہۍ ہیٚچھِو سا اُردو تُہۍ ہیٚچھِو باقٕے مگر سکوٗلَن منٛز مَدرَسَن منٛز چھُ ضروٗری کٲشِر زَبان وَرتاوٕنۍ وَرتاونہٕ باپَت وَرتاونہٕ سۭتۍ سۭتۍ کِتابَن منٛز تہِ شٲمِل گَژھٕنۍ ضروٗری کہِ کٲشِر زَبان چھِ ساروٕے کھۄتہٕ اصٕل زبان مگر یہِ چھِ سُہ پننہِ پننہِ صوبعٕچ زبان اَمے کِنۍ گَژھہِ کٲشِر زبانہِ ہُنٛد بول چال روزُن یۄس تہِ قٕسمٕچ زَبان آسہِ سۄ چھِ تھاوٕنۍ ضروٗری تہٕ خاص کَر یِتھ کٔنۍ زَن ییٚمہِ سٲنۍ ماجہِ زیٚو چھِ کٲشُر یہِ چھِ ضروٗری أڑۍ چھِ وَنان زَن تہِ اَتھ منٛز چھِ اَلفاظن لفظن ہنٛز واریاہ وَرتاو الگ آسان أڑۍ چھِ وَنان گٔر أڑۍ چھِ وَنان گٔڑ اَتھ چھُ اَڑیٚو آسان ریہَس ڈیہہ بَنوومُت یِتھٔے کَنۍ چھِ واریاہ واریاہ غَلطی اَتھ منٛز تِم چھِ اسہِ سُدھارنٕچ ضروٗرت